السلام علیکُم ورحمُلا اللہ تعالٰی وبرکاتہُ مےٚ حظ کوٚروٕ تۄہہِ امیٖن صٲب فون ییٚمہِ موٗجوٗب مےٚ چھُ ییٚتہِ اُمید تُہۍ ٲسِو ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ ٲسِو تُہۍ تہٕ مےٚ حظ کوٚر تۄہہِ اَمہِ ییٚمہِ موٗجوٗب فون تہٕ مےٚ حظ بوٗز تُہۍ چھُو آٹوٗ چَلاوان تہٕ مےٚ کوٚر تۄہہِ ییٚمہِ برٛونٛٹھ فون ییٚمہِ موٗجوٗب فون زِ صُبَحس اوس اَسہِ پِکنِک گژھُن پہلگام تہٕ مےٚ کٔر تۄہہِ ییٚمہِ موٗجوٗب فون تُہۍ اگر صُبَحس یور کۄلگوم تانۍ یِیِو مےٚ حظ چھُ راہل احمد گَنایی ناو بہٕ حظ چھُس ییٚتہِ کۄلگامہِ روزان اگر تُہۍ صُبَحس یور کۄلگوم تانۍ یِیِو تہٕ یَتھ عیٖدگاہَس نِش چھُ روڈ اَسہِ اوٚتام اگر تُہۍ آٹوٗ أنِو تہٕ أسۍ حظ گژھو تۄہہِ سۭتۍ پہلگام أسۍ حظ چھِ پٲنٛژھ شیےٚ نَفَر تہٕ کیٛاہ چھِ اَتھ وَنان تورٕ تہِ حظ یِمو أسۍ تۄہہِ سۭتۍ واپَس تہٕ واریاہ خُشی گژھِ ہا یَتھ دِلَس منٛز بہٕ حظ تھاوَو تۄہہِ گوٗگٕل پیٚے تہِ کٔرِتھ پۅنٛسہٕ